جب کہِ مےٚ حظ کوٚر گۄڈنیٚتھٕے عرض مےٚ حظ چھُ پانَس گَرِ اَکھ گاڈَن مےٚ حظ چھِ تَتھ منٛز ہَتہِ قٕسمٕکۍ پوش رُہمٕتٮ۪ن یِم حظ نِشاطس منٛز پوش چھِ لَگان تہٕ تِمَے حظ چھِ کیٛاہ چھِس وَنان مےٚ پَننِٛس گاڈنَس منٛز لَگٲمٕتۍ کَشمیٖر یوٗنیورسٹی ہِنٛدۍ پوش تہِ حظ چھِ مےٚ پَنٛنِس گاڈنَس منٛز لَگٲمٕتۍ تَتہِ حظ چھِ سیل لَگان أسۍ حظ چھِ گژھان وۄتھان تہٕ اَنان جب کہِ میانٮ۪ن مٲلٮ۪ن حظ چھِ مےٚ مَدَتھ کٔرمٕژ پنٛنِس یہِ اَکھ گاڈَن بَناونَس منٛز تِمَن حظ چھُ مےٚ ووٚنمُت پوش اگر تُہۍ رُو پنٛنِس گاڈنَس منٛز تُہۍ رٔیِو سا یِم ہَسا بَہَن رٮ۪تَن روزان دٔیِم چیٖز چھِ مےٚ تِمَن ووٚنمُت یِمَن گَژھِ سُلی ؤتھِتھ آب دیُن ترٛیِم چیٖز چھُ مےٚ یِمَن ووٚنمُت ییٚلہِ بَرسات آسہِ گَژھان ییٚلہِ حظ روٗد آسہِ پٮ۪وان زٔمیٖہِ پٮ۪ٹھ تۄہہِ ٲزیو تَمہِ ساتَن کَران کٲم اِمَن کھادِ لَو تہِ لَگاوان بیٚیہِ ٲزیو تُہۍ تَمہِ ساتَن کَران کٲم کھادِ لو لَگٲو ٹایمہٕ ٹایمہٕ دِتُکھ سَگ بیٚیہِ کٔرٕکھ کَٹٲے ٹایمہٕ ٹایمہٕ تِم حظ چھِ پَتہٕ تی کَران یہِ بہٕ پَنٛنٮ۪ن أسۍ حظ چھِ پَنٛنٮ۪ن کُلٮ۪ن برتاو کَران پَنٛنٮ۪ن بَچَن ہِنٛدۍ پٲٹھۍ ییٚلہِ حظ تِمَن أسۍ کیٛاہ چھِس وَنان حظ خیال تھاوو کُلٮ۪ن تہٕ اَصٕل پٲٹھۍ تھاووکھ تِم کُلۍ تِتھَے کٔنٮ۪تھَن تیٚلہِ حظ روزان تِم کُلۍ تہِ کٲفی اَصٕل کٲفی جان تیٚلی حظ اگر پَگاہ یِمَے چھِ دَوا بَناونَس تہِ کٲم لَگان سُہ اٮ۪لوویرا جَل حظ چھُ بٕتھِ دَوا حظ چھُ تَتھ اٮ۪لوویرا نیران تِم کُلۍ تہِ حظ چھِ اَسہِ رُیہِ مٕتۍ بیٚیہِ ووٚن مےٚ پَنٛنٮ۪ن مالٮ۪ن کہِ تُہۍ کٔرزیو کٲم تُہۍ روزیوکھ تِم اٮ۪لوویرا کُلۍ تہِ حظ تِم تَمہِ سۭتۍ حظ چھِ تہِ سُہ اَصٕل گژھان تَمی حظ أسۍ حظ چھِ بہٕ حظ چھَس سارنٕے یہِ مَشوَرٕ دِوان تِمَے حظ دِتۍ مےٚ پَنٛنٮ۪ن مالٮ۪ن تہِ